ییٚلہِ روٗد چھُ پٮ۪وان سُہ چھُ پَتہٕ سَمان ییٚلہِ پَتہٕ سَمان چھُ اَسہِ ژۄدٮ۪ن منٛز أسۍ ہسا چھِ اَنان یہِ داجہِ واجہِ تہٕ أسۍ چھِ سُہ آب کَڑان نٮ۪بَر پَتہٕ ییٚلہِ گَلبہٕ سَمہِ تیٚلہِ چھِ أسۍ تَتھ نالہِ پَتہٕ بَناوان ژۄپٲرۍ تہٕ ژھٕنان سُہ یہِ آب کٔڑِتھ اَگر نَہ سا یہِ آب ژھٕنو کٔڑِتھ سُہ ہسا چھِ سَبزی ہۄژان یہِ ہسا یہِ چھُ أسۍ کران کوٗشِش زیادٕ یہِ گوٚژھ آب نیرُن نٮ۪بَر یوٚتام یہِ روٗد یہِ ہسا یہِ دوٚر کرِ پَتہٕ ییٚلہِ دوٚر چھُ کران تہٕ سُہ حظ چھُ خۄشٕک گژھان تہٕ سَبزۍ تہِ چھِ بَچان پَتہٕ چھُ یہِ ہسا یہِ ییٚلہِ وۄنۍ یِم مُہٕرۍ وُہٕرۍ چھِ پٮ۪وان أسۍ ہسا چھِ گۄڈٕنٮ۪تھ کوٗشِش کران خبر ژَلہِ مَہ أکِس دۄن دۄہَن چھِنہٕ کِہیٖنۍ کران ییٚلہِ پَتہٕ یہِ ہسا یہِ ییٚلہِ نہٕ ژَلنہٕ چھِ دِوان چھِ أسۍ سُرفہِ آب ییٚلہِ نہٕ تَمہِ سۭتۍ تہِ ژَلان دِوان چھِ أسۍ زیٚہریٖلہٕ تہٕ یہِ ہسا یہِ دوا وَوا چھِ دِوان یِہوٚے زیٚہریٖلہٕ دوا تہٕ پَتہٕ ییٚلہِ یہِ ہسا یہِ واریاہ ٹایم چھُ تَتھ گژھان پَتہٕ حظ چھِ أسۍ کڑان یہِ ژَلان چھُ یہِ مُہُر وُہُر تہٕ چھِکھ پَتہٕ کَڑان تہٕ چھُ پَتہٕ أسۍ سُہ چھَلان کران دِوان پھُکر وُکَر تہٕ چھُ اَدٕ چھِ أسۍ سُہ کھٮ۪وان سُہ پَتہٕ یہِ ہسا یہِ پھُکر وُکر رٔنِتھ کٔرِتھ چھِ پَتہٕ اَصٕل پٲٹھۍ آسان سُہ تہٕ چھِ أسۍ پَتہٕ سُہ وارٕ کارٕ کھٮ۪وان تہٕ یِہوٚے ییٚلہِ وۄنۍ یہِ روٗد چھُ پٮ۪وان پَتہٕ یہِ ہسا یہِ چھُ أسۍ یِمَن کڑان یہِ ہسا یہِ ڈورٮ۪ن منٛز سُہ آب واب نٮ۪بَر چھِ دِوان تِمَن خانہٕ وانہٕ تہٕ چھِ کڑان آب واب نٮ۪بر چھِ تِم خۄشٕک وۄشٕک گژھان پَتہٕ ییٚلہِ تاپھ واپھ چھُ پٮ۪وان تہٕ چھِ سُہ وَسان یہِ ہسا یہِ اَصٕل پَتہٕ خۄشٕک بیٚیہِ چھِ پَتہٕ تَمہِ سۭتۍ سَبزی تہِ روزان اَصٕل خۄشٕک سَبزی